بہٕ چھُس یژھان جنگلس متعلق لیٚکھن اور امہِ جنگلٕچ افٲدیت کۭژاہ چھِ اسہِ سانہِ خٲطرٕ اور بہٕ چھُس سماجَس پنٕنِس سماجس یژھان ونُن کہ أسۍ کۭتیا چیٖز چھِ امہِ جنگلہٕ منٛز حٲصل کران اور یم کۭتیٚاہ اصٕلۍ فٲیدٕ چھِ اسہِ دِوان یِم جنگلات اور پرٲنس زمانس منٛز کۭتیاہ لُکھ ٲسۍ دارمدار تھاون پننہِ زندگی گزارنہٕ خٲطرٕ یمنے جنگلاتن پٮ۪ٹھ اسہِ پزَن یم جنگلات پرٮ۪تھ وزِ محفوظ تھاوٕنۍ